یِم ہَسا یہِ سٲنۍ یِم گامٕکۍ یِم لُکھ چھِ تم چھِ پَنٕںۍ بَچہِ بَچا پولیو نِش بَچاونہٕ خٲطرٕ چھِ تم کَران کٲم تم ہَسا چھِ یہِ تم ہَسا چھِ پولیو وٮ۪کسٕنیشَن چھِ یِوان کَرنہٕ بیٚیہِ چھِ تِم غذا وٕذا ترٛیش ویش صاف دِوان پنٛنٮ۪ن شُرٮ۪ن